اسلامُ علیکُم ورَحمَتُہ للہِ وَ بَرَکاتُہٗ بہٕ چھُس بشیٖر احمَد ڈِسٹک گاندَربَل روزان اَسہِ چھِ ییٚتہِ جناب قَمرِیا پارَک گاندَربَلَس مَنٛز ساروے کھۄتہٕ مشہوٗر کیازکہِ سۄ چھِ اَمہِ موٗجوٗب مشہوٗر تَتہِ چھِ گۄڈنیٚتھے اکھ خٲصیَت تَتہِ چھَنہِ گۄڈنیٚتھے اَندَر اَژنَس ہیٚوان کہٕنۍ چارجِز ساروے کھۄتہٕ خٲصیَت چھِ تَتھ یُہوٚے اَگَر أسۍ بییٚہِ کُنہِ پارکَن مَنٛز گَژھو گۄڈنیٚتھے چھِ تَتہِ ہیٚوان پونٛسہٕ اَندَر اَژنَس کیازکہِ سٲری چھِنہٕ لایفہِ مَنٛز آسان ہِوی أڑۍ ییٚلہِ أڑۍ چھِ زِندَگی مَنٛز آسان واریاہ غریب تِم چھِنہٕ پَنٕنۍ تِم ییٚلہِ باقیَن جایَن چھِ گَژھان تَتہِ چھِ پارکہِ پیٚوان ٹِکَٹ ژَٹٕنۍ تِم چھِنہٕ ہیٚوان ہیٚکان سۄ ٹِکَٹ تہِ ژٔٹِتھ سانہِ قَمرِیا پارکہِ چھِ گۄڈنیٚتھے یہِ خٲصیَت اَگَر أسۍ اَندَر اَژو قَمرِیا پارکہِ مَنٛز گۄڈنیٚتھے چھُ تَتہِ گۄڈنیٚتھے چھ تَتہِ فری ایٚنٹری اَندَر دِوان اَژنہٕ تٔتھۍ خٲصیت پَتہٕ چھُ تَتہِ جوٗلہٕ واریاہ جوٗلہٕ یِم جوٗلہٕ ہَر أکٕس ہَر جوٗلہٕ چھِ تَتہٕ واریاہ تَتھ چھُ ہَر کانٛہہ ہیٚکان سَوٲرۍ چٮ۪تھ بییٚہِ چھُ تَتھ ہَر کانٛہہ فری ہیٚکان کھٔسِتھ تَتھ چھِنہٕ بِلکُل کہٕنۍ پونٛسہٕ تَتھ نَذدیک چھُ أتی تَتھ اَپوزِٹ دُکان اَسہِ چھُ تَتہِ چھُ ہَر کانٛہہ چیٖز مِلان تَتہِ چھُ واریاہ آب فِضا اَصل آب ہَوا چھُ تَتہِ واریاہ بہتَرین یہِ چھِ واریاہ اَصل پارَک اَتہِ چھُ واریاہ مَزٕ یِوان اِنسان اَگَر شامَس تہِ گَژھِ کٕہٕنۍ پرالِم چھَنہٕ اَتہِ چھِ ہَر اَندٕ لایٹہٕ چارو طَرَف اَتہِ چھُ چہل پہل شامَس تہِ آسان مےٚ چھِ زِندَگی مَنٛز اَوے یہِ ساروے کھۄتہٕ ساروے کھۄتہٕ چیٖز یہِ جاے خۄش گَژھان پَننِس ایریاہَس مَنٛز گاندَربَلَس مَنٛز یہِ چھِ ساروے کھۄتہٕ بہتَرین پارَک اَتہِ چھُ ہَر کانٛہہ اور چھِ واریاہ واریاہ یِوان اَتہِ چھُ واریاہ مَزٕ اَتہِ چھُ کیاز کہ خاصیَت چھِ گۄڈنیتھ اکھ خٲصیَت چھِ یہِ گۄڈٕ اَتہِ چھِ نہٕ اَندَر اَژنَس ہیٚوان کانٛہہ تہِ رۄپَے کانٛہہ تہِ پونٛسہٕ زِندَگی مَنٛز چھُ اِنسان آسان امیر یا غریب امیرَس خٲطرٕ چھِنہٕ گۄڈنیتھے کانٛہہ ٹینشَن اَگَر امیر اور اَژتہِ تٔمِس چھِ پَنٕنۍ پونٛسہٕ آسان سٲری چھِنہٕ لایفہِ مَنٛز ہِوی آسان زِندَگی مَنٛز أڑۍ چھِ غریب آسان ساروےٚ کھۄتہٕ چھُ مےٚ باسان یہِ چھُ اَسہِ ہِوین اِنسانَن خٲطرٕ اَصل اَگَر أسۍ گَژھو اَسہِ چھَنہٕ گۄڈنیتھے کانٛہہ اَندَر اَژنَس پونٛسہٕ دیُن بییٚہِ چھِ سٲنۍ شُرۍ مان ژٕ گۄڈنیتھے اَگَر أسھ گۄڈنیتھے پَننٮ۪ن شُرٮ۪ن سۭتۍ گَژھو ضوٚروٗری شُر چھُ آسان أمِس چھُ دِلَس شوق گَسان بہٕ چیمہٕ ہا سَوٲرۍ بہِ کَرہہَ ہہُ ییٚلہِ یہِ باقیَن شُریٚن چھُ وٕچھان اَتہِ چھِنہٕ یہِ ہٲ کہٕنۍ تہِ ٹینشَن کیاز کہِ اَتہِ چھُ سورُے فری أسۍ چھِ شُرۍ ہیٚتھ اور گَژھان شُرۍ سَوٲرۍ چیٚیہِ گُرِس چھِ کھَسان بییٚہِ واریاہ جوٗلہٕ چھِ اَتہِ گا فِشَن ہُنٛد جوٗ چھُ واریاہ اَتہِ چھَنہٕ کہٕنۍ تہِ پرالِم اَتھ نَذدیکے چھِ اتھ سِنٛد یۄس واریاہ خوٗبصوٗرَت چھِ بَڈٕ بہتَریٖن اَتہِ آب و ہَوا چھُ واریاہ اَصل اَتہِ چھُ اِنسانَس ریٚتکالہِ تہِ تۭر لَگان یُتھ چھُ اتیُک آبٕ فِضا أتھ اَپوزِٹ چھُ أتھۍ ڈی سی آفِس یُس تہِ بَڈٕ بہتَرین سَجٲیِتھ چھُ یہِ چھِ سانہِ پیٹھ سٲنۍ پیٹھ اَکھ کِلوٗ میٖٹَر دوٗر مَگَر یہِ چھِ واریاہ اَصل جاے زِندَگی مَنٛز گوٚوُس بہٕ واریَہَن پارکَن مَنٛز یُتھ مےٚ اَتھ اَتہِ لَطافَت وٕچھ اَتہِ مَزٕ تیُتھ وٕچھُم نہٕ زِندگی مَنٛز کُنہِ جایہِ مَزٕ تیُتھ وٕچھُم نہٕ زِندگی مَنٛز کُنہِ جاے مَزٕ یُتھ مےٚ اَتہِ وٕچھ مَزٕ یہِ چھےٚ واریاہ خوٗبصوٗرَت اَتہِ چھُ ہَتہٕ قٕسمہٕ پوش ہَتہٕ قٕسمہٕ پوش چھِ اَتہِ ہَتہٕ قٕسمہٕ پوش چھِ اَتہِ اَتھ پارکہِ مَنٛز چھِ ناو تہِ اَکھ ناو یُس شو خٲطرٕ چھِ اَتہِ چھُ آب پھمبوار تہِ لٲگِتھ بییٚہِ چھِ اَتہِ واریاہ قٕسمہٕ پوش تہِ یہِ چھِ واریاہ بہترین پارَک اِنسان اَگر اور شامَس گَژھِ کینٛہہ چیٖز ژھانڈِ اَتھ چھِ اتھ أندۍ پٔکۍ ماکٮ۪ٹ تہِ اَصل اِنسان گَژھِ نہٕ کُنہِ چیٖز موٗجوٗب مَجبوٗر اَتھ اور اَگر اَژِ اَتہِ گَژھِ کانٛہہ چیٖز پیٚیَس ضوٚرَتھ أتھۍ نیٚبرٕ کَنی چھِ اَتھ ہَر کانٛہہ چیٖز اِنسانَس کانٛہہ کینٛہہ آسہِ کَرُن چاہے گَرِچ کٲم کینٛہہ آسیٚس کھیٚنہٕ خٲطرٕ آسیٚس کینٛہہ اَنُن یا کینٛہہ آسیٚس اَتہِ چھُنہٕ بِلکُل اَتھ اَپوزِٹ أتھۍ نیٚبرٕ کَنہِ یِم مارکٮ۪ٹ واریاہ اَصل مارکٮ۪ٹ چھُ اَتھ یُس ہَر وِز لَگ بَگ چھُ آسان ژووُہہ گٲنٛٹہٕ ژووُہہ گٲنٛٹہٕ یَلہٕ یہِ چھ واریاہ سُندَر واریاہ اَصل بیوٹِفُل چھِ یہِ خوٗبصوٗرَت اِنسان چھُ وَنان اَگَر اور ییٚلہِ اَژان چھ اِنسان چھُ وَنان اَتہِ نیرہا نہٕ نیٚبَر کِہیٖنۍ مَگَر کیاہ کَرو گَرِچ کٲم تہِ چھِ آسان گَرِ تہِ چھُ پوٚتُس گَرکیٚن کامٮ۪ن تہِ واتُن شُر چھُ ییٚلہِ شُر اوٗر شُرۍ ہیٚتھ اور چھِ یِوان شُر چھِنہٕ بِلکُل گَرِ نیٚبَر مانان نیرنُے شُر چھُنہٕ گَرِ بِلکُل گَرِ نیٚبَر مانان اَتہِ پارکہِ نیٚبَر نیرُن دَپان اوٚبوَ اوٚبوَ بہٕ بیہمہٕ ییٚتی مَگَر اِنسانَس چھِ آسان گَرکہِ کامہِ تہِ واریاہ کَرِ کیاہ یہِ چھُ واریاہ خوٗبصوٗرَت اَتھ چھِ واریاہ خٲصیَت اَتہِ چھِ أتی اَتھ نیٚبرٕکَنۍ عُمَر مَسال وول بیہوان امسُنٛد مَسال ژوٚٹ وا واریاہ مشہوٗر چھِ اِنسان اَگَر اَکہِ لَٹِہ کھیٚیہِ بار بار کھیٚیہِ سُہ چھُ واریاہ اَصل نَفَر تہِ یہِ چھ بِلکُل اَصل پارَک اَتہِ چھِ تریش تہِ أتی سورُے بِلکُل اتھ اَپوزِٹ چھِ اَتھ اَتھ اَپوزِٹ ہوٹَل تہِ اِنسانَس اَگَر بۄچھِ لَگہِ گَرٕ چھِ نہٕ ضورَتھ کھَسنٕچ کینٛہہ أتھۍ اَپوزِٹ اَگَر گَژھِ بِلکُل کھیٚیہِ بَتہٕ تہِ اِنسان اَصل پٲٹھۍ کھیٚن چیٚن اَگَر أتی بیٚہہِ بِلکُل چھُنہٕ ٹینشَن اَگَر ژیر تام تہِ بیہہ اَتہِ چھِ چارو طَرَف لایٹہٕ لٲگِتھ لایٹِنٛگ ہٕنٛز چھنہٕ بِلکُل کہٕنۍ تہِ ٹینشَن اَنِگَٹہِ اَگَر گَژھِ لایٹ چھِ کانٛہہ دِکَت چھَنہٕ گَژھان یہِ چھُ واریاہ بہتَرین قَمرِیا پارَک سٲنۍ چھِ مےٚ باسان ساروے کھوتہٕ بہتَرین پارَک سٲنِس گاندَربَلَس مَنٛز اَتہ چھُ ہَر کانٛہہ جوٗلہٕ اِنسانَس جوٗلَس کھَژِ سُہ چھُ مُفُت جوٗلَس کھَژِ یا اَندَر اَژِ اور اَتہ چھُنہٕ بِلکُل کانٛہہ تہِ پونٛسہِ ہیٚوان یہِ چھِ بَڈٕ اَصل خوٗبصوٗرَت جاے چھِ اِنسانَس دِل نِوان دِلَس کٔشِش کَران اِنسان چھُ وَنان اِنسان بیہہِ ہا ییٚتی دۄہہ تہٕ راتھ مَگَر کیاہ کَرو گَرِچ کامہِ تہِ چھِ پیٚوان اِسلیے چھُ اِنسانَس تور تہِ گَژھُن ہُکُن گَرِچ کامہِ تہِ امہِ ہِن تہِ واتُن